بالکل حظ بہٕ وَنے ژےٚ یاصِر صٲب اکھ اَصٕل کتھ اکھ أسۍ کَرو اَتھ پؠٹھ تھوڑا ڈِسکس اَسہِ چھِ گۄڈٕ یُتھٕے ژوٗنٛٹھ نیران چھُ گۄڈٕ چھِ پھٕلے نیران تہٕ تَمہِ باوجوٗد چھِ پَتہٕ پَتہٕ واریاہ محنت پیٚوان کَرٕنۍ تہٕ تابحل چھُ یہِ واتان پتہٕ والنہٕ خٲطرٕ پتہٕ چھِ أسۍ یہِ سٹور یُتھُے أسۍ والان چھِ ژوٗنٛٹھۍ یُتھٕے اَسہِ فُل کلر چھُ ژوٗنٛٹھِس یِوان یُتھُے یہِ پوٗرٕ ریڈ چھُ گژھان یا گۄلٲب چھُ گژھان پتہٕ چھِ أسۍ یہِ والان تہِ یہِ حظ یہِ أسۍ چھِ پتہٕ اتھ تھوڑا أکِس دۄن دۄہَن اتھ سٹور کران کہِ یوٚتانۍ سورُے مال ہؠکو أسۍ وٲلِتھ پتہٕ چھِ أسۍ امہِ باوجوٗد اَتھ کَنچی کران کہِ یہِ گوٚژھ شوبُن کَنچی کٔرِتھ ہسا چھِ أسۍ اتھ گریڈِنٛگ کران الگ الگ گریڈِنٛگن منٛز گریڈنٛگ چھِ اتھ یِوان ترٛےٚ قٕسم اکھ چھُ یِوان پٲنژھ تاہہ بیاکھ چھُ یِوان ژور تاہہ تہِ بیاکھ حظ چھِ یِوان اتھ راٹھ گریڈِنٛگ کٔرِتھ ہسا چھِ أسۍ پَتہٕ اَتھ پیکِنٛگ کران اَسہِ چھِ پیٹہِ دۄیو قٕسمو یِوان حظ اکھ پیٖٹ چھِ یِوان اَسہِ ۂٹ وۄنۍ ونہو تۄہہِ بہٕ ہچہِ ہنٛز تھوڑا خصوٗصیت اتتھن ۂٹ کیازِ چھنہٕ أسۍ پرٛیفر کران زیادٕ یہِ چھِ اکھ اسہِ تھوڑا ریٹس علاوٕ پیٚوان بیٚیہِ چھِ یہِ تھوڑا وزنی گژھان پتہٕ چھُنہٕ اتھ ہؠکان اورٕ یور زیادٕ تُلِتھ کینٛہہ تہٕ وۄنۍ چھِ أسۍ زیادٕ پَہَم گتے کران پرٛفر حظ بیٛاکھ چھِ اَتھ یِوان قٕسم حظ گتہٕ گتہٕ چھِ أسۍ زیادٕ پَہَم پرٛفَر اَمہِ موٗجوٗب کَران کہِ کیٛازِ چھُ سہل تہِ گژھان اَسہِ اورٕ یورٕ پھِرُن تہِ تہٕ بیٚیہِ چھِ مان ژٕ سہل تہِ زیادٕ پَہم چھِ أسۍ پرٛؠفر کران حظ گتے وۄنۍ چھِ أسۍ پیکِنٛگ کران اَمہِ پتہٕ چھِ أسۍ شُروٗع کَران پیکِنٛگ حظ گۄڈٕ چھِ أسۍ پیٹہِ تل تراوان گاسہٕ گاسہٕ ترٛٲیِتھ چھِ أسۍ پتہٕ اتھ اخبار شیٖٹ کران پؠٹھٕ سیٚود کورِنٛگ کورِنٛگ کٔرِتھ چھِ أسۍ گۄڈنیُک تاہہ حظ لاگان اگر أسۍ ژور تاہس آسہِ لاگُن ژور تاہہ چھُ یِوان سُہ چھُ کٲشِر منٛز ژورے تاہہ یِوان پیٹہِ منٛز حظ اگر اَسہِ پانٛژھ تاہہ اسہِ بَرُن سُہ چھُ حظ یِوان پانٛژھ تاہہ پیٹہِ منٛز اگر أسۍ راڈ آسہِ بَرٕنۍ سُہ تہِ حظ چھُ یِوان پانٛژھ تاہہ پیٹہِ منٛز اگر ژور تاہس منٛز چھِ یِوان حظ ژوٚہٲٹھے ژوٗنٛٹھۍ پیٹہِ پانٛژھ تاہہ حظ چھُ یِوان اکھ ہتھ پانٛژھ تہٕ راڈِ ہسا چھُ یِوان اکھ ہتھ ستووُہ ژوٗنٛٹھۍ پیٹہِ منٛز ژور تاہہ چھِ أسۍ سٕلانٹِنٛگ لاگان یُتھے أسۍ یہِ ٹاپس تانۍ بران چھِنۍ پتہٕ چھِ أسۍ اتھ اکھ چیٖز اتھ چھِ أسۍ ٹِکٹہٕ لاگان ۂریٖر ذٔریعہٕ باقٕے چیٖز بیٚیہِ چھُس پؠٹھ کنۍ کینٛہہ پَنہٕ پٔتٕر شُبنہٕ موٗجوٗب کہِ سٲنۍ پیٖٹ گٔژھ ہاوٕنۍ تہٕ باوٕنۍ لایق آسٕنۍ بیٚیہِ چھِ سٲنۍ عموٗمَن باغہٕ وٲلۍ حضرات تِم چھِ کران کٲم تِم چھِ مٔنٛزۍ دہ رۄپیَن پنٛژہ رۄپین وُہ رۄپین تہِ پیٹؠن پؠٹھ کنۍ سرتاہس تھاون کہِ اَسہِ ہسا گوٚژھ یتھ مالس اَصٕل ریٹ یِنۍ پتہٕ چھِ تِم امہِ باوجوٗد تِم پیکِنٛگ ختٕم کٔر کلوز کٔرِتھ پتہٕ چھِ تِم کران کٲنٛسہِ گاڑِ وٲلِس فون تہٕ چھِ تِم گاڑِ شیران مال تُلان چھِ تہٕ نِوان چھِ تِم منڈی پتہٕ ہسا چھِ تِمن تتہِ اِنشاء اللہ ریٹ یِوان اَصٕل